آ اَسلام علیکُم تُہۍ چھُو جناب ٹھیٖک اَصٕل پٲٹھۍ صحت چھَا ٹھیٖک تُہۍ چھُوا محمد رمضان چھُوا تُہۍ کۄلگامہِ پٮ۪ٹھ آ اَسہِ بوٗز یہِ تُہۍ چھُو یَتھ دۄدَس سۭتۍ کران اَچھا ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک نہَ حظ أسۍ ٲسۍ دۄد رَٹان ییٚتہِ آلریڈی اَسہِ اوس پَنُن گوٗر ترٛاوان مگر یہِ چھُنہٕ آسان دۄد صاف کیٚنٛہہ اَتھ چھُ مِلاوَٹ آسان بَڈٕ تہٕ وۅنۍ آ تۄہہِ چھُو واتناوُن یہِ وِٮ۪جبیٛوٗر تام واتناوُن چھُو تۄہہِ ٹھیٖک ٹھیٖک گوٚو تُہۍ چھُو یَپٲرۍ تہِ ترٛاوان دۄد تی یا اَچھا مےٚ ؤنۍتو یہِ حظ یہِ مگر یہِ گژھِ نا صُبحن سُلے آسُن کیٛازِ بہٕ چھُس آلرَیٚڈِی پانہٕ آسان آفیسَس سۭتۍ آوُر بَڈٕ اَچھآ گوٚو سُلَے ساڑٕ شےٚ ہے گوٚو ٹھیٖک ٹایم ساڑٕ شےٚ روزِ ٹھیٖک ٹایم تُہۍ ؤنۍتو مےٚ یہِ یہِ حظ یہِ مگر دۄد گَژھِ صاف آسُن کیٛازِ بہٕ اوسُس آلریڈی رَٹَان دۄد گٔے اِمپیٛورٹی اَمہِ موٗجوٗب پیوٚو مےٚ چینج کَرُن دۄد گژھِ صاف ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک گوٚو دۄد آسہِ ٹھیٖک مےٚ ؤنۍ تو یہِ حظ یہِ ریٹ کیٛاہ چھِ روزان اَتھ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک گوٚو یوٗر واتہِ مےٚ دۄیہِ تٲجی رۄپیہِ تیٚلہِ ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک تہٕ مےٚ ؤنۍتو یہِ اَتھ یہِ حظ یہِ گوٚو دۄد واتہِ صُبحَن تیٚلہِ ییٚلہِ اچھا گوٚو یہِ گوٚو ٹھیٖک مےٚ ؤنۍتو یہِ چھُنا کُنہِ ساتہٕ بیٚیہِ چھِ مےٚ ترٛےٚ کِلوٗ مطلب ترٛےٚ ترٛےٚ کِلوٗ گژھَن مےٚ ایٚویلیبُل گژھٕنۍ یہِ پٔر ڈیٚے ٹھیٖک ٹھیٖک چھُ گوٚو ٹھیٖک مےٚ ؤنۍتو یہِ کُنہِ ساتہٕ چھُنا میٛٲنۍ تَو یہِ سیٖزَن یہِ حظ فَنٛگشَن وَنٛکشَن آسان کیٚنٛہہ مےٚ ؤنۍتو بیٚیہِ چھا کانٛہہ پرٛوڈَکٹہٕ تۄہہِ اَتہِ ایٚویلیبٕل ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک ٹھیٖک گوٚو یہِ تہِ ہیٚکِو تُہۍ ایٚویلیبُل کٔرِتھ اگر کُنہِ ساتہٕ وَنہو تہٕ یہِ ہیٚکِو ایٚویلیبٕل کٔرِتھ اَچھا تِم چھِ پٮ۪وان گۄڈنٮ۪تھٕے آرڈر کَرُن گۄڈنٮ۪تھٕے پٮ۪وان وَنُن ٹھیٖک ٹھیٖک چلو چلو شُکرِیا تیٚلہِ کَرہو بہٕ تیٚلہِ کٔرِو تُہۍ مےٚ باسان ییٚمی رٮ۪تہٕ پٮ۪ٹھٕ کٔرِو شروٗع تیٚلہِ تہٕ صُبحن صُبحن تہٕ ٹھیٖک ٹھیٖک شُکریہ شُکریہ مہربٲنی مہربٲنی اَدٕ حظ چلو شُکریہ چلو شُکریہ رۅبَس حوال